سید افضل شاہ ٲں محمد رمضان صوفی ٲں غلام محمد جوٗ ٲں بشیٖر احمد جوٗ

بشیٖر احمد جوٗ غلام محمد جوٗ